ہیٚلو اسلام علیکُم مےٚ ؤنِو حظ یہِ اَسہِ حظ اوس یور یُن سرینگر منٛز چکرس مطلب اَسہِ اَسہِ کوٗتاہ ہیٚیِو تُہۍ چارجِز

اَسہِ اوس گژھُن یور ڈَل لیک بیٚیہِ حظ بادام واری ڈَل لیک یِمنٕے یِمنٕے جایَن چھُ گژھُن مطلب اَسہِ کوٗتاہ چارجِز گژھِ مطلب یہِ سِٹار کیٛاہ چھُ مطلب بٮ۪سٹہٕ کیٛاہ روزن یِمن منٛز مطلب یہِ کیٛاہ مطلب یہِ ہاے ریٹ ہُتھ یَتھ مطلب کَم ریٹ ٹھیٖک مےٚ ؤنۍتو مگر اَتہِ کۄس چھِ بٮ۪سٹ جاے مطلب یُس أمِس مطلب أسۍ یِمو فیملی چھِ مگر کَتھ کَتھ جاے ٹھیٖک اَسہِ کوٚتتھ چھُ یُن مطلب اَہن حظ آ

أسۍ أسۍ حظ کَرو یِہَے وَن سِٹارٕے مےٚ باسان اَتھ منٛز چھِ واریاہ بیٚنِفٹ یہِ تہِ یِوان مطلب اَتھ منٛز چھِ یِوان کھٮ۪ن تہٕ چٮ۪ن تہٕ بیٚیہِ روزُن تہِ گوٚو ٹھیٖک وۅنۍ کۄس جاے کَرو سِلٮ۪کٹہٕ تۄہہِ کۄس چھُو باسان مطلب کۄس چھِ یِمو منٛز سب سے بٮ۪سٹ تۄہہِ کۄس چھُو باسان ہٲرون حظ چلو ٹھیٖک چھُ تیٚلہِ گژھو أسۍ پگاہ اِنشا اللہ اَہن حظ یہِ حظ تھوہو بہٕ سیو تۄہہِ کیٛاہ چھُ ناو ہے اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ حظ تیٚلہِ کَرہو بہٕ تۄہہِ پگاہ فون تہٕ تُہۍ ییٖزیٚو گٲڑۍ ہٮ۪تھ چلو اَسلامُ علیکُم